ہِندوستانُک پٔتِم دور یُس چھُ سُہ چھُ روٗدمُت دۄن ترٛیٚن مَرحلَن منٛز بٲنٛٹِتھ تَتھ منٛز چھُ یِوان قٔدیٖم دور اکھ یَتھ منٛز أسۍ واریاہ یِم عمارتہٕ چھِ یِوان کھڑا کَرنہٕ یِمَن أسۍ ایٚمپایر وَنان چھِ یِمَن اَمپایرَن منٛز چھِ واریاہ زیادٕ یِم یُس مورِیَن پیٖرِڈ چھُ گُپتا پیٖرِڈ آو یَتھ منٛز چندرٕ گُپتا ماریا اوس تَمہِ پَتہٕ آو یہِ تَمہِ پَتُک تَمہِ پَتہٕ آیہِ واریاہ یِم حُکُمران آیہِ تِم آیہِ مُختٔلِف مُختلِف مُختلِف جایو کٔر تِمَن تِمو حکوٗمَت چولا پیٖرڑ آو گُپتا پیٖرڑ آو تہٕ تَمہِ پَتہٕ تَتہِ تَمہِ پَتہٕ آو حوصلا ڈایناسٹی یہِ چھُ اَسہِ یِوان یہِ یہِ فیز چھُ اَسہِ یِوان قدیٖم قدیٖمی دورَس منٛز تہٕ تَتہِ پیٚٹھ چھِ اَسہِ یِوان تَتہِ پیٚٹھ حظ چھُ اَسہِ یِوان یہِ مٔنٛزِم دور یَتھ منٛز سُلطان حکوٗمَت چھِ کَران یَتھ منٛز اَسہِ یِوان چھِ اِلتُتمش قطبُ دیٖن ایبَک یا دہلی سل سل سَلطنِیت محموٗد غزنوی سٕنٛز حکوٗمَت تہٕ اَتھ دوران چھِ کینٛہہ کینٛہہ اِمپاٹَنٛٹ یِم اَہم واقع چھِ یِوَان گژھنہٕ اَہم عمارتہٕ چھِ کھڑا یِوَان کَرنہٕ کینٛہہ اَہم باغ چھِ بَنیمٕتۍ ٹیٚکنالجی منٛز تہِ چھِ تھوڑا بہت آرکِٹیٚکچَر یُس چھُ تَتھ منٛز تہِ چھُ تھوڑا بہت یہِ کَنٹرِبیوٗشَن ٲمٕژ کَرنہٕ تہٕ تَتہِ پیٚٹھ چھُ یُس اَسہِ زیادٕ اِمپیکٹ چھُ تراوان سٲنِس أزکِس دورَس اَصلی دورَس منٛز سُہ چھُ انٛگریزَن ہٕنٛز حکوٗمَت اَنٛگریزَن ہٕنٛز حکوٗمَت یۄس چھِ سۄ گٔے پَنٛداہ شیٚتھ پیٚٹھ شُراہ شیٚتھ پیٚٹھ سٹاٹ تَتھ منٛز چھِ تَتھ منٛز چھِ یِوَان انٛگریزَن ہُنٛد تِمو کِتھ پٲٹھۍ کوٚر قبضہٕ ہِندُستانَس پیٚٹھ کٕم کُم پالسی کَریٚکھ اِستعمال تہٕ کِتھ پٲٹھۍ کوٚر تِمو اَکہِ قٕسمُک ظُلم کوٚر تِمو ہِندوستانَس پیٚٹھ تِم ٲسۍ ہِندوستانَس لُٹاوَان تہٕ پَننیٚن یِم پَنٕنۍ مُلک چھِ تِہ پَننہِ مُلکٕچ معٲشیت بَڑاوَان تَتھ منٛز کٔرۍ تِمو ہِندُستانٕکۍ یِم موٚزوٗرۍ چھِ تِم کٔرِکھ اِستعمال تَتھ منٛز کٔر یِمو واریاہ زیادٕ کاشتہٕ کار تِمَن پیٚٹھ ٲسۍ ٹیکٕس کَرَان زیادٕ زیادٕ ٹیکسٕز کَرَان زیادٕ زیادٕ لاگو یا یۄس کاشتہٕ کٲری ٲس تِمَن ٲسۍ ریٚنٛٹ دِوَان واریاہ کَم تہٕ یِم یُس کاشتہٕ چھُ سُہ اوس یہِ سورُے نِوان سُہ ٲسۍ رِفاین کَران فیٚکٹِرٛیَن منٛز ٲسۍ ایٚکٕسپوٹ کَرَان پونٛسہٕ ٲسۍ نِوَان تہٕ بیٚیہِ کوٚر تِمو پُلٹِکٔلی تہِ ظُلُم امہِ آیہِ کہِ ایڈمِنِسٹریشنَس منٛز ٲسۍ نہٕ ہِندوستانَس دِوان ہِندوستان کیٚن دِوان رِپریزنٹیشن ٹوٹلی کِہیٖنۍ بیٚیہِ چھِ پَتہٕ ؤژھ ؤژھ ہِندُستانَس منٛز ؤژھ پَتہٕ موٗمیٚنٛٹہٕ اَکھ تَتھ یَتھ وَنان أسۍ چھِ أسۍ اِنڈِپیٚنٛڈیٚنٕس سٹرٛگٕل یۄس اِنڈِپیٚنٛڈیٚنٕس سٹرٛگٕل چھِ آزٲدی ہِنٛز مہم آزٲدی ہِنٛز مہم ییٚلہِ وژھ تَتھ منٛز کوٚر واریاہو لیٖڈَر اہم رول اَدا تہٕ ییٚمہِ سۭتۍ کہِ یُس پرٛزَنٹ سُچویشَن چھِ اَز أسۍ وٕچھان ییٚمہِ سۭتۍ کہِ پرٛزَنٛٹَس منٛز واریاہ زیادٕ زیادٕ اِمپیکٹ پیٚو اَمیُک اَمہِ سۭتۍ گوٚو مُتٲثر یُس اَسہِ ماڈٲرٕن ہِندُستان وٕچھان چھِ سُہ گوٚو مُتٲثر امہِ سۭتۍ ماڈٲرٕن ہِندوستانَس منٛز چھِ أسۍ وٕچھان أمۍ کِتھ پٲٹھۍ کوٚر شیپ امہِ ہِسٹری یۄس اَسہِ ہِسٹری پَتھ کُنَتھ روٗز یُس مازی پَتھ کُن روٗد أمۍ کِتھ پٲٹھۍ کوٚر اَثر أزکِس دورَس منٛز أمۍ کوٚر کٲم کانسچوٗشَن دِژ أمہِ اَسہِ ییٚمہِ سۭتۍ زَن سارنٕز رایٹٕس مِلے پراپرٹی گٔے ڈِسٹربیوٗٹ ٹیکسِز آیہِ لاگنہٕ سَبسِڈیٖز سَبسِڈایزٕڈ فُڈ لٲگِکھ دِنۍ یا ویلفِیر میجٲرٕز لٲگِکھ تُلٕنۍ یہِ بَنے ہِندُستان ہِندوستان بَنیو پَتہٕ ویٚلفِیَر سٹیٹ ویٚلفِیر سٹیٹ یَتھ منٛز زَن یِم ڈِس ایٚڈویٚنٹیجِڈ لُکھ چھِ یِم پَتھ لٕکھ چھِ ایٚجُکیشنہِ لِحاظ کَلچَر لِحاظ رۄپیہِ لِحاظ تِمَن ہُنٛد خیال چھُ یِوان کَرنہٕ تِمَن چھِ سَبسِڈایزٕڈ ایجوکیشَن یِوَان دِنہٕ یا کِسانَن ہٕنٛدۍ خٲطرٕ چھِ سَبسڈی یِوَان دِنہٕ لون چھُ لون چھُ یِوَان دِنہٕ کَم ریٚنٛٹَس پیٚٹھ تہٕ ہِندُستان ہِندُستانَس منٛز آیہِ واریاہ زیادٕ یُس شیپ چھِ آمٕژ کَرنہٕ یُس پریٚزَنٹہٕ چھُ کوٚر یہِ شیپ أمۍ چہِ مازِیَن یِتھ پٲٹھۍ کہِ ییٚتہِ آیہِ آزٲدی دِنہٕ سارنٕے لُکَن پَنُن پان بَڑاونُک ظُلمہٕ نِش آیہِ آزٲدی ظُلمہٕ نِش مِلے آزٲدی پُل پالٹِکسَس لحاظ مِلے آزٲدی حظ ہیٚکہِ کانٛہہ تہِ پرایِم مِنسٹر بٔنِتھ کانٛہہ تہِ ہیٚکہِ ایم ایل اے کانٛہہ تہِ ہیٚکہِ بٔنِتھ کانٛہہ تہِ ہیٚکہِ ڈاکٹر بٔنِتھ لایَر بٔنِتھ اِنجیٖنَر بٔنِتھ ایجوکیشنَل اَپَرچُنِٹیٖز آے ایٚمپلایمیٚنٛٹ اَپَرچُنِٹیٖز مِلے تہٕ یِتھ پٲٹھۍ گوٚو مُتٲثر یُس یہِ سون ماڈٲرٕن ہِندوستان چھُ یِم خاص لیٖڈَر چھِ روٗدۍ مٕتۍ اَتھ ہِندُستان ہِندُستانچہِ ہِسٹری منٛز ہِندُستانچہِ سٹرگلہِ منٛز یۄس یِمو انٛگریزَس انٛگریزَن خٕلاف مُہِم چَلٲو تَتھ منٛز چھِ روزٕنۍ روٗدۍ مٕتۍ گاندھی جی اَہم واریاہَس ٹایمَس سٹرٛگٕل کٔرمٕژ تِم چھِ جیل تہِ گٔمٕتۍ قۄربٲنی دِژمٕژ ہَنگر سٹرایکہٕ کَرمَژٕ تہٕ چوب کھیٚمٕتۍ جیل گٔمٕتۍ تہٕ اِسلیے بال گنٛگا دَر تِلکَن تہِ چھِ واریاہ زیادٕ قۄربٲنی دِژمٕژ تٔمۍ تہِ پَکنٲو موٗمینٹہٕ واریاہَس ٹایمَس مُہِم پَکنٲوٕن واریاہَس ٹایمَس بیاکھ لیٖڈَر چھُ لالا لاجپَت راے تٔمۍ دِژ پَننہِ جانٕچ قۄربٲنی تٔمۍ تہِ اَسہِ ریولوٗشنٔری لیٖڈر اکھ سُبہاش چندر بوس وِلا وِلادی میٖر پٹ پٹیل یِم یِم ٲسۍ ایٚکسیپشنَل لیٖڈَر یِمو دِژ واریاہ زیادٕ قۄربٲنی ہِندُستان آزاد کَرنَس منٛز تہٕ اَکھ موٗمیٚنٛٹ چھِ پرٛاوُڈ موٗمیٚنٛٹ یِوَان اَسہِ فیٖل کَرنہٕ یُس آزٲدی ہُنٛد دۄہ اوس پنٛداہ اَگست یَتھ منٛز ہِنٛدُستانَن آزٲدی نی بیٚیہِ کینٛہہ ؤری برٛونٛہہ یَتھ منٛز ہِنٛدُستان کیٚو لٕکو تہٕ لیٖڈرو واریاہ زیادٕ سٹرٛگٕل کٔر قۄربٲنی دِژٕکھ زوٗچ جانٕچ پرٛاپَرٹی ہِنٛز یِہوے چھِ ہِنٛدوستانٕچ ہِشٹری